سَلام علیکُم ورحمتُہ اللہِ تعلیٰ وَبراکاتہُ اگر أسۍ وُچھو کہِ کُم کُم بٔڈۍ بٔڈۍ ڈِپارٹمٮ۪نٛٹ یا ایجنسی چھِ وُنکٮ۪نس کشمیٖرس منٛز یا تِہٕنٛز فنٛگشن کیٛاہ چھِ سۅ ٲسِن ایجُوٗکیشن سۅ ٲسِن ہوم ڈِپارٹمٮ۪نٛٹ سون یا سۅ ٲسِن اِنفراسِٹرکچر یا سۅ ٲسِن جسٹٕس اگر بہٕ تۄہہِ گۄڈنٮ۪تھٕے وَنو یُس سٲنۍ یوٗنِین ٹیرِٹری یعنی کہِ جموں اینٛڈ کشمیٖر چھُ یہِ چھُ وارِیاہ اکھ الگ ایڈمِنسٹریٹیٛوٗ سِٹرکچر یَتھ منٛز پُلٹِکل تہِ چھُ ہِسٹارِکل کنٹٮ۪کٕسٹہٕ کۄنٛٹٮ۪کٕسٹہٕ تہِ چھِ اگر أسۍ وُچھو کہِ وارِیاہ گورمِنٛٹ ڈِپارٹمٮ۪نٛٹ تہِ ایجنسی چھِ ییٚتہِ آپریٹ گَژھان جوٗرِسڈِگیشنہِ منٛز گورمِنٛٹ آف جموں اینٛڈ کشمیٖر کِس کیٛاہ کَرنہٕ خٲطرٕ یُس ایڈمِنسٹیرشن چھِ یا ڈیولپمٮ۪نٛٹ چھِ یا گَوورنٮ۪نٕس چھِ گور رِجنٕچ اگر أسۍ وُچھو کیٛاہ کیٛاہ اَوٚوَر وِیو چھِ گۄڈنٮ۪تھٕے اگر بہٕ تۄہہِ ونہو یُس جنٛرل ایڈمِنسٹریٹیٛوٗ ڈِپارمٮ۪نٛٹ چھُ اگر أسۍ اَمِچ فنٛگشن وُچھو اَمِچ فنٛگشن کیٛاہ چھِ یہِ چھِ اکھ نٔرٕو سینٛٹر بَنان سِٹیٹ گورمِنٹُک یُس سِٹیٹ ایڈمِنسٹریٚشن چھِ تَمیُک چھُ یہِ نٔرٕو سینٛٹر اکھ اَتی پٮ۪ٹھ چھِ سٲلِم رِفلیکشنٕز یا بہٕ ونہٕ یِتھٕ پٲٹھۍ کہِ یِم ڈَریکشنٕز چھِ تِم چھِ اَتے پٮ۪ٹھ ٹرٛانٕسفر گَژھان اَتہِ چھِ وارِیاہ پٔرسنل منیجمٮ۪نٛٹ یا سٔروِس میٹٲرٕس یا ایڈمنسٹریٚٹیٛوٗ رِفارمٕز چھِ اَتہِ یِوان اَمہِ علاو اگر أسۍ وُچھو اتہِ چھِ کاڈنیٹ گَژھان کَتھ درمِیان یِم ڈِفرنٛٹہٕ گورمِنٛٹ ڈِپارٹمٮ۪نٛٹ چھِ یِم چھِ اَتہِ چھِ ٹرٛانٕسفر تہٕ پوسٹِنٛگ گَژھان کٔمِچ ایڈمِنسٹریٚٹیٛوٗ آفسرَن ہٕنٛز یا پُلیٖس رِلیٚٹڈ پبلِک سٔروِسِز یِم آسان چھِ کنٛڈکٹہٕ أتی گَژھان اَمہِ پتہٕ اگر أسۍ ہوم ڈِپارٹمٮ۪نٛٹ وُچھو ہوم ڈِپارمٮ۪نٛٹ اگر بہٕ تۄہہِ وَنہو تَمِچ فنگشن کیٛاہ چھِ یُس اِنٛٹرنل سِکیٛوٗٹی چھِ لا چھُ آرڈر چھُ یہِ چھُ سُے مینٹین کَران جموں اینٛڈ کشمیٖر پُلیٖسٕچ فنگشن چھِ یہِ مینٹین کَران سِول ڈفینٕس یُس چھُ یا یُس فایر سٔروِس چھِ ییٚتہِ یا پرٛزٕن ایڈٕمنسٹریشن چھُ سُہ چھُ یوہَے کَران ہیلڈٕ یہِ چھُ سینٛٹرل سِکیٛوٗرٹی ایجنسین سۭتۍ کَونٛٹر ٹیٛوٗرِزِمس خٲطرٕ کاڈنیٹ کَران یہِ چھُ تِمن میٹرن یِم پبلِک آرڈر چھِ یا سِول رایٹٕس چھِ اَسہِ تِمن ایٮ۪مرجنسی منیجمٮ۪نٛٹن منٛز چھِ ؤرک کَران اَمہِ عَلاو اگرأسۍ وُچھو کہِ فاینانٕس ڈِپارٹمٮ۪نٛٹٕچ اگر بہٕ کَتھ کَرٕ کہِ فاینانٕس ڈِپارٹمٮ۪نٛٹ یُس چھُ یُس چھُ فارمنیٹ منیج ہُنٛد یہِ آسہِ کَران یوٗنِین ٹرٛیرٹی ہُنٛد بجٹ ریونِیٛوٗ چھُ وُچھان کوٗتاہ آو کوٗتاہ گوٚو خرچ تہٕ فاینانشل پُلانِنٛگ تہِ چھُ یِہَے ڈِپارٹمٮ۪نٛٹ کَران فاینانشل اِنسٹوٗشنٕز اگر أسۍ وُچھو یہِ رِگو یہِ چھُ ریٚگولیٹ کَران فاینانشل اِنسٹوٗشنٕز یِم چھِ یا یِم رِسورسِز چھِ یِم چھِ ڈِفرنٛٹ ڈِپارمنٹن ہٕنٛدۍ اِمپُلمٮ۪نٛٹ چھِ یہِ کَران ٹیکزیٚشن پالسیٖز تہٕ منیج کَران فنگشنٕٛز یعنی کہِ ییٚمہِ سِٹیٚٹٕکۍ فاینانٕس چھِ تِم چھِ یہِ منیج کَران پُلانِنٛگ ڈیولامٮ۪نٛٹ تہٕ مونِٹرٛنٛگ ڈپارٹمٮ۪نٛٹ چھِ اَتہِ یہِ کیٛاہ چھِ کَران یہِ چھِ کَران فنگشن یُس ڈیولپ پُلان کَمہِ خٲطرٕ سوشو اِکنامِک ڈیولپمٮ۪نٛٹ خٲطرٕ یا اِنفراسٹرکچر پرٛوجٮ۪کٹہٕ خٲطرٕ یہِ چھُ مونِٹر کران اِمپُلمٮ۪نٹیٚشن وارِیاہ یِم گورمِنٛٹ سِکیٖم چھِ تِم اِمپُلمٮ۪نٛٹ کَرنس منٛز یہِ چھِ کَران کاڈنیٹ سینٛٹرل گورمِنٹس سۭتۍ یِم فنٛڈٕس تہِ ٹیکنیٖکٕل ایٚسِسٹٮ۪نٕس چھِ یہِ چھِ سٲنۍ ڈاٹا کولٮ۪کشن یا یُس یہِ سِٹیسٹِکٕل اینالِسِس چھِ پالیسی فارملیشن خٲطرٕ یہِ چھُ کَران ریگوٗلیٹ اَمہِ پتہٕ اگر أسۍ وُچھو پی ڈبلِیو ڈی یعنی کہِ پبلِک ؤرکٕس ڈِپارٹمٮ۪نٛٹ یُس چھُ تَمِچ کٲم کیٛاہ چھِ تہٕ سُہ چھا کیٚنٛہہ کٲم کَران کَران کِنہٕ نہٕ اَمِچ کٲم چھِ آسان کہِ یِم روڈ چھِ تِم چھِ مٮ۪نٹین کَرٕنۍ یِم کٔدٕل چھِ یا یِم گورمِنٛٹ بِلڈِنٛگ چھِ تِم چھِ بناونہِ یِم پرٛوجٮ۪کٹہٕ چھِ آسان تِم یِم أمِس امپُلِمٮ۪نٛٹ کَرٕنۍ اَمہِ پتہٕ اگر أسۍ وُچھو پی ڈی ڈی پاور ڈیولمٮ۪نٛٹ ڈِپارٹمٮ۪نٛٹ اَمِچ چھِ یِہَے آسان منیج چھِ کَران جنریٚشن ٹرٛانسمِشن تہٕ ڈسٹرِک جنریشن گۄڈٕ جنریٹ کَرُن پتہٕ ٹرٛانسفر کَرُن پتہٕ ڈِسٹرِبیٛوٗٹ کَرُن کیٛاہ یُس ایلٮ۪کٹرٛسِٹی چھِ سۅ کَرٕنۍ ڈِسٹربیٛوٗٹ اَمہِ علاوٕ یہِ کیٛاہ کَران یُس روٗلر سَٹفیکے ایلکٹٕرفِکیٚشن پرٛوجٮ۪کٹہٕ چھِ تِم چھِ یِم منیج کَران یا پاور یُٹِلِٹی یۄس چھِ یہِ چھُ سُہ تہِ منیج کَران یا پاور اِنفرٛاسِٹرکچر یا سَپلے کنٛٹِنِوٹی چھِ یِمن منٹین کَران ہٮ۪لٕتھ تہٕ میڈکٕل ایجُوٗکیشن اگر أسۍ یہِ کیٛاہ چھُ اتھ کَران یہِ چھُ کَران اَسہِ پرٛووایڈ ہٮ۪لٕتھ کِیر سٔروِس کٔمۍ ہاسپِٹلو ڈِسپٮ۪نسٔری یا ہٮ۪لٕتھ کِیر سٮ۪نٛٹر چھِ یہِ چھُ منیج کَران میڈکٕل اٮ۪جُوٗکیشن اِنسٹوٗشن تہٕ بیٚیہِ ٹرٛینِنٛگ پرٛوگرامٕز یہِ چھِ اِمپِلمٮ۪نٛٹ کَران پبلِک ہٮ۪لٕتھ اِںشیٚٹو یا یِم ڈِزیٖز چھِ اَسہِ بجہِ کنٹرول تَمہِ نِش گَژھان یہِ چھِ سٲنۍ رِکریوٗٹمٮ۪نٛٹ ٲسِن ٹرٛینِنٛگ ٲسِن یا پرٛوفِشنل ہٮ۪لٕتھ کِیٲرٕس ٲسۍتن تِم منیج کَران یہِ چھُ کَران یِم میڈکٕل پرٛیکٹِسِز چھِ اَسہِ یا ہٮ۪لٕتھ کِیر سِٹنٛڈاڈٕس تِم اَمہِ پتہٕ گوٚو اٮ۪جُوٗکیٚشن ڈِپارٹمٮ۪نٛٹ اٮ۪جُوٗکیٚشن ڈِپارٹمٮ۪نٛٹس چھِ یِہَے فنگشن کہِ یہِ چھِ وُچھان کہِ سکوٗل تہٕ ہایر اٮ۪جُوٗکیٚشن نِمو چھا یِم چَلان ٹھیٖک پٲٹھۍ بیٚیہِ چھِ یِم اِمپِلمٮ۪نٛٹ کَران پالِسیٖز پرٛموشن خٲطرٕ یا لِٹریسی خٲطرٕ یِم چھِ کَران یِم ایجُوٗکیٚشنل اِنسٹوٗشنٕز چھِ تِم ٲسِن کالیج یا تِم ٲسِن یونیورسِٹی تِمن یا سکوٗل ٲسِن تِمن چھِ یہِ منیج کَران یہِ چھِ کَران کاڈنیٹ سینٛٹرل گورمٮ۪نٛٹس سۭتۍ اٮ۪جُوٗکیٚشنل پرٛوگرامٕز یا فنٛڈِنٛگ کَرنہٕ خٲطرٕ اَمہِ پتہٕ اگر أسۍ وُچھو یُس ایگریکلچر چھُ یہِ پرٛوڈکشن بیٚیہِ فارمر ویلفیر ڈِپارٹمٮ۪نٛٹ چھِ اَمِچ فنٛگشن کیٛاہ چھِ یہِ چھُ پرٛموٹ کَران ایگریکلچرل ڈیولپمٮ۪نٛٹ تہٕ اِپِلمٮ۪نٛٹ چھِ یہِ کران سِکیٖمٕز کٕمن خٲطرٕ فارمٲرسن ہٕنٛدِ ویلفیرن خٲطرٕ یہِ چھُ کَران یُس ٹیکنیٖک سیٖڈٕس یا کھاد ٲسۍتن یا آب ٲسِن دیُن فارمِنٛگ اتھ أتھۍ ڈِپارٹمٮ۪نٛٹس انٛدر یا یِم ماڈٲرٕن فارمِنٛگ ٹٮ۪کنیٖکٕس چھِ اَز تِم تہِ چھُ یِہَے کَران یِہَے ڈِپارٹمٮ۪نٛٹ ایڈاپٹہٕ یہِ چھُ کَران ڈِسٹِربوٗشن تہٕ سیل ییٚمِچ ایگریکلچرل پرٛوڈکٹٕس یِم چھِ تِہٕنٛز اگر وۅنۍ أسۍ کَتھ کَرو ہارٹیکلچر ڈپارٹمٮ۪نٹٕچ ہارٹیکلچر ڈِپارٹمٮ۪نٛٹ چھُ کَران کٲم اَمِچ کٲم چھِ فنٛگشن کیٛاہ یُس ہارٹیکلچر سیٚکٹر چھُ سُہ ڈیولپمٮ۪نٹ کَرُن یا أمِس وُچھو سِنٛٹہٕ یہِ چھِ آسان اِکنامی خٲطرٕ ٹھیٖک یا پُلانٛٹ مِٹیٖرل ٲسِن یا مارکیٹِنٛگ سپورٹٕس یا فروٗٹ گرورن تہِ چھِ کَران یہِ چھِ کَران اِمپِلمٮ۪نٛٹ سِکیٖم تَمہِ خٲطرٕ یُس ایپلہٕ سۭتۍ گَژھن اصٕل اَصٕل پرٛوڈیوس یا وال نٹ ٲسِن یا زیفران ٲسِن یا بیٚیہِ کانٛہہ کرٛاپ ٲسِن یہِ چھُ کَران فوکس کیٛاہ اِمپرٛوٗ کَرنس پٮ۪ٹھ یِم پوسٹہٕ ہارویسٹہٕ منیجمٮ۪نٛٹ چھِ کولڈٕ سِٹور یا ویلو ایڈٕ ایڈِشن ٲسِن سۅ سُہ کَرنس منٛز اِنٛڈسٹریٖز تہٕ کامٲرٕس ڈِپارٹمٮ۪نٛٹ چھُ بیٚیہِ اکھ ڈِپارٹمٮ۪نٹا یہِ چھِ کَران سٲنۍ اِنڈسٹریل ڈیولپمٮ۪نٛٹ پرٛموٹ یا اِنٹرپرٛونُورشِپ ٲسِن یہِ چھِ کَران سٲنۍ فیسلٹی یِم چھِ کَران فیسلٹیٖٹز یُس ایسٹیبلِشمٮ۪نٛٹ چھِ اِنٛڈسٹِریل ایسٹیٚٹن ہٕنٛز یا بِزنِس پارکٕس چھِ تِمن یہِ چھِ کَران سٲنۍ اِنسینٹیٛوٗز تہٕ سبسِٹیٖز اِنڈسٹریل یوٗنٹن خٲطرٕ یہِ چھِ کَران اینکوریج اَسہِ ٹرٛیڈ تہٕ کامٲرسہٕ خٲطرٕ یہِ چھِ کَران اَسہِ کاڈِنیٹ سینٹرل گورمٮ۪نٛٹ تہٕ اِنڈسٹریل پالسیٖزن سۭتۍ یہِ چھُ ٹیٛوٗرِزٕم ڈِپارٹمٮ۪نٛٹ چھِ اگر أسۍ اَمِچ وۅنۍ فنٛگشن وُچھو یہِ کیٛاہ چھِ کَران یہِ چھِ کَران پرٛموٹ سون جموں اینٛڈ کشمیٖرُک ٹیٛوٗرسٹہٕ ڈیسٹِنیٚشن یہِ چھِ کَران ڈیولپ اَسہِ کیٛاہ ٹیٛوٗرسٹہٕ اِنفراسِٹرکچٲرٕس ٲسِن ہوٹلٕز ٲسِن رِزاٹٕس ٲسِن ٹرٛانسپوٹ فیسلٹی یہِ چھُ آرگٕنایز کَران اَسہِ کیٛاہ پرٛموشنل اِوینٹٕس ٲسِنۍ یا کمپُنینٕز ٲسِن کیٛاہ کَرنس منٛز ایٹرٮ۪کٹہٕ ٹیٛوٗرسٹن یہِ چھِ کَران کاڈِنیٹ وُنکٮ۪نس پرٛیویٹ سیٚکٹرس سۭتۍ ٹیٛوٗرِزٕم ڈیولپمٮ۪نٛٹ پرٛوجٮ۪کٹن فاریسٹہٕ اِکالجی تہِ انوَرامٮ۪نٛٹ ڈِپارٹمٮ۪نٛٹ یُس چھُ اَمِچ کٲم کیٛاہ چھِ أمِس چھِ منیج کَرٕنۍ سٲنۍ کنٛزرویٚشن تہٕ ڈیولپمٮ۪نٛٹ کٕہٕنٛز فارٮ۪سٹن ہٕنٛز یا تِم پالیسی لگان یِم اٮ۪نورامٮ۪نٛٹس اَسہِ پرٛوٹٮ۪کٹہٕ کَران یا تِم ایکٹِوِٹیٖز رِلیٹِڈ یِم فارسٹہٕ رِسورٕسن لایق آسان یا کنزرویٚشن یا پولوٗشن کنٛٹرول چھِ أمس تحت آسان اَمہِ علاوٕ اگر أسۍ وُچھو کیٛاہ چھُ بیٚیہِ وارِیاہ وحدت ڈپارٹمٮ۪نٛٹ چھِ اَمہِ پتہٕ اگر أسۍ وُچھو چھِ ریٚونِو ڈِپارٹمٮ۪نٛٹ چھُ ریٚونِو ڈِپارمٮ۪نٹس کیٛاہ چھِ کٲم آسان أمِس چھِ لینٛڈ ریٚونِو ایڈمِنسٹریٚشن آسان سُہ ٲسِن لینٛڈ رِکاڈ یا رجسٹریٚشن ٲسِن سُہ چھِ أمۍسٕے ڈِپارٹمٮ۪نٛٹس انٛڈر یا کوٚلٮ۪کشن چھِ لینٛڈ ریٚونِون ہٕنٛز یا باقٕے ٹیکسیٖز چھِ یِم رِلیٹ پرٛاپرٹی سۭتۍ چھِ تِم چھِ ہینٛڈٕل کَرٕنۍ یا لینٛڈ ایکوزیٚشن چھِ پبلِک پٔرپزو خٲطرٕ چھِ یا ایڈمِنسٹریٹر پالیسی چھِ لینٛڈ رِفارمن تہٕ ٹینٛڈینسی لازن خٲطرٕ ہاوسِنٛگ تہٕ أربن ڈیولپمٮ۪نٛٹ ڈِپارٹمٮ۪نٛٹ چھِ بیٛاکھ روٗرل ڈیولپمٮ۪نٛٹ آر ڈی ڈی چھِ یعنی کہِ روٗلل روٗرل روٗرل روٗرل ڈیولپمٮ۪نٛٹ ڈِپارٹمٮ۪نٛٹ یہِ چھُ کَران اِمپِلمٮ۪نٛٹ سِکیٖمن خٲطرٕ کٕمن روٗرل ڈیولپمٮ۪نٛٹ یا پُورٹی ایل ختٕم کَرنس خٲطرٕ یہِ چھِ کَران سیلٕف ایمپُلایمٮ۪نٛٹ پرٛموٹ تہٕ لَاولی ہُڈ جنریٚشن روٗرل ایٚریازن منٛز یہِ چھِ مینٹین کَران اَتہِ سون روٗرل اِنفراسِٹرٛکچر سُہ ٲسِن روڈٕس یا سُہ ٲسِن سینِٹیٚشن یہِ چھُ کَران منیج کوٚمنِٹی ڈیولپمٮ۪نٛٹ پروٛگرامٕز تہٕ سیلٕف ہیلٕپ گرٛوٗپٕس اَمہِ پتہٕ اگر أسۍ بیٛاکھ وُچھو یُس سوشل ویلفیر ڈِپارٹمٮ۪نٛٹ چھُ یہِ چھِ اِمپُلمٮ۪نٛٹ کَران سوشل ویلفیر سِکیٖمہٕ کٕمن یِم مارجنلیِزٕڈ یا ولنریٚبُل سیکشنٕز آسن سوسایٹی یہِ چھِ کَران پرٛووایڈ سپورٹ کٕمن خٲطرٕ یِم زَنہِ آسن چھِ چٕلڈرن آسن ایلڈر آسن یا پٔرسن یِم ڈِسیبُلٹی آسن یہِ چھِ کَران منیج ویلفیر پرٛوگرام سُہ ٲسِن سُکالرشِپ یا پٮ۪نشن یا ریہبُلٹیٚشن سینٛٹر یُس چایلڈٕ پرٛوٹکیشن چھُ سُہ تہِ چھُ اتھ منٛز یِوان یا جوٗنِنایل ٲسِن سُہ تہِ چھُ یِوان بیٚیہِ کیٛاہ چھِ اتھ منٛز کَران باقٕے چھُ کاپریٚٹِو ڈِپارٹمٮ۪نٛٹ چھُ ٹرٛانسپوٹ ڈِپارٹمٮ۪نٛٹ چھُ لاجسٹٕس تہٕ پارلمینٛٹری ایفیٲرٕز ڈِپارٹمٮ۪نٛٹ چھُ یا فُڈ سیول سَپلایِز چھُ فُڈ سیول سپلایز اَمِکۍ مقصد چھُ کہِ یُس راشن چھُ سُہ چھُ ڈِسٹرٛبیٛوٗٹ کَرُن یا پرٛایِز چھِ یا کالِٹی ٲسِن آیٹَمٕز یا کنٛزیوٗمر کنٛزیوٗمر گُڈٕس آسَن تِمن ہٕنٛز کالٹی چَک کَرٕنۍ فُڈ سِکیورٹی تہٕ فُڈ سپلے چین منیجمٮ۪نٛٹ یوٗتھ سٔروِس سپورٹٕس ڈِپارٹمٮ۪نٛٹ چھُ تتھ منٛز کیٛاہ چھُ گَژھان گِنٛدنُک چھُ تتھ منٛز یِون لیٚبر تہٕ ایمپُلامٮ۪نٛٹ ڈِپارٹمٮ۪نٛٹ چھِ اینمٕل تہٕ شیٖپ ہسبنٛڈری چھِ بیٛاکھ ڈِپارٹمٮ۪نٛٹا جے کے پی چھِ یعنی کہِ جموں اینٛڈ کشمیٖر پُلیٖس چھُ جموں اینٛڈ کشمیٖر بینٛک چھِ تہٕ بیٚیہِ چھِ لاسٹس اگر بہٕ وَنہٕ یہِ چھُنہٕ مےٚ پَے یہِ یِیہِ یا کِنہٕ مگر یِیہِ ویسے جے کے ایس ایس بی چھِ یا جے کے پی ایس سی چھِ یا جے کے بوپی چھِ جے کے پی ایس سی اگر أسۍ وُچھو یہِ چھِ رِیکروٗٹمٮ۪نٛٹ کَران کٕمن خٲطرٕ وارِیاہن گورمِنٛٹ رِلیٚٹِڈ ایکزامن خٲطرٕ یِم چھِ اتھ منٛز یِوان